اگر أسۍ کَتھ کَرو جنٛگلٕچ تہٕ یَپٲرۍ چھِو بارہمولہ ڈِسٹِرٛکَس أنٛدۍ پٔکۍ واریاہ زیادٕ جنٛگَل اوٗڑی کِنۍ چھِ واریاہ زیادٕ جنٛگَل رفیہ باد سایڈٕ چھُ واریاہ زیادٕ جنٛگَل یا گُلمرگ سایڈٕ چھُ واریاہ زیادٕ جنٛگَل تِمَن منٛز چھُ واریاہ زیادٕ جانوَر تہِ یِوان وٕچھنہٕ ہاپُت چھِ یِوان وٕچھنہٕ سٕہہ چھِ یِوان وٕچھنہٕ یا باقٕے باقٕے جانوَر چھِ یِوان وٕچھنہٕ مےٚ چھِنہٕ پنٛنہِ أچھو وُچھمُت کِہیٖنۍ تہٕ البتہ مےٚ چھِ ہاپُت اَکھ وُچھمُت یِتھَے کٔنَن چھِ واریاہ زیادٕ جنٛگَل یَپٲرٮ۪ن اَصٕل تہٕ ڈیزٲٹ ویزٲٹ چھُنہٕ ییٚتہِ کِہیٖنۍ تہِ البتہ ویٚٹ لینٛڈ تہِ چھِنہٕ تِتھ کٔنَن مےٚ پَتہ کِہیٖنۍ بارہمولاہٕچ کَتھٕچ کَتھ کَرٕ بہٕ یَپٲرۍ چھُنہٕ تِتھ کَن کینٛہہ تہٕ البتہ بارہمولہ اُکنُے چھِ اَکھ سایِڈ یِوان ناربَل اُکنُے ایچ ایم ٹی ویج ایم ٹی چھِ اَسہِ تَپٲرۍ وَنان تِمَن تہٕ تَپٲری تَپٲرۍ چھِ ویٹ لینٛڈ تَتہِ چھُ ہوکَر سَر تہِ تہٕ ییٚتہِ یِم جا ویٹ لینٛڈَس منٛز یِم جانوَر چھِ یِوان تِم اَنٛزٕ ونٛزٕ وٕچھنہٕ تِم چھِ مایگرٛیٹ کَران یور پَتہٕ تہٕ تِم چھِ یِوان تَپٲرۍ وٕچھنہٕ تہٕ پَتہٕ اگر بہٕ کَتھ کَرٕ یِم پارکَن ہنٛز تہٕ پارکہٕ چھِ ییٚتہِ مگر نیچرَل پارکہٕ چھَنہٕ تیٖژاہ کِہیٖنۍ تہٕ البتہ یۄس ایٖکو پارک چھِ سُہ ٲس گۄڈنٮ۪تھ یِتھَے کَنَن مطلب یِتھَے کَن بَنٲیِتھ تہٕ تَتھ اوس أنٛدۍ أنٛدۍ جہلم وہلم پَکان تہٕ سۄ ٲسۍ واریاہ زیادٕ خوٗبصوٗرت مگر وۄنۍ چھُ تَتھ پانہٕ تہِ گورمیںٛٹَن تھوڑا سَجھٲومٕژ وَجھٲومٕژ تہِ تور چھِ واریاہ زیادٕ لُکھ گژھن تہٕ بیٚیہِ چھِ گُلنار پارک یور لُکھ چھِ گژھان یِم چھِ زٕ پارکہٕ یِم مےٚ بارہمولہ ڈِسٹِرٛکَس مںٛز چھُ پَتہ تہٕ بیٚیہِ چھُ اوٗڑی سایڈٕ اَکھ پارک تَتھ چھُ وَنان چِلڈرٛنٕز پارک سُہ تہِ چھُ واریاہ زیادٕ خوٗبصوٗرت رِؤرزَن منٛز چھُ ییٚتہِ یَپٲرۍ جہلِمٕے یُس ساروِیو کھۄتہٕ بٔڈ رِوَر چھُ تہٕ تہٕ سُہ چھُ پَتہٕ گژھان تَتھ چھُ شاید سورُس کۄکَرناگ تہٕ پَتہٕ چھُ سُہ گژھان ہور پاکِستان تہٕ یِم چیٖز چھُ یِم مےٚ ییٚتہِ پَتہ چھُ تہٕ لُکھ چھِ یِمَن جایَن گژھان تہِ تہٕ اَصٕل پٲٹھۍ تہٕ یِم چیٖز چھُ ییٚتہِ اَصٕل